اسلامُ علیکم بہٕ چھَ سا محموٗد جانٛس سۭتۍ کَتھ کَران بہٕ چھس پرویٖنا ٲں بہٕ مےٚ اوس یہِ تۄہہ نِش عرضہٕ رَژھا اکھ بہٕ ٲسٕس یژھان تۄہہ ونُن تُہۍ چھُو نا ڈراےٛ فروٗٹ کٕنان اَسہِ اوس تھوڑا گَرِ یہِ ٹھوڑا فنٛکشن اکھ رَژھا تھٲومٕژ سلامت سلامت تہٕ ؤنۍ اوس ؤنۍ ٲس اَسہِ ضورت یہِ ڈرےٛ فروٗٹ مےٚ اوس یہِ حٲز ضۄرت اکھ ٲسۍ مےٚ ضورت یِم بادم بیٚیہِ ٲسۍ مےٚ ضروٗرت ڈوٗنۍ ژٕ ہیٚککھہٕ مےٚ ؤنِتھ تَتھ کوتاہ پَرایس روزِ تَتھ کوتاہ قٕمَت روزِ مےٚ اچھا اچھا ٹھیٖک پَتہٕ ہۄ بیاکھ ڈوٗن

یہِ ییٚتی وَلہ أسۍ کَرو تھوڑا پانہٕ یہِ مشوَر رَژھا اکھ گَرِ أسۍ تھاوو تُہنٛدِس دُکانس پٮ۪ٹھ تشریٖف ٹھیٖک چھا یہِ گو تُہنٛز بڈٲیی مہربٲنی تُہۍ چِھو آسان دوکانسۭے پٮ۪ٹھ ٹھیٖک ٹھیٖک أسۍ واتو تیٚلہِ اوٗرۍ اسلامُ علیکُم